اَسہِ چھ نہٕ پولٹری کِہیٖنۍ لیکِن میٲنِس کَزِن برٛدرَس چھِ ییٚلہِ تٔمۍ پولٹری ترٲو تٔمِس پیٚو واریاہ چیٖزَن ہُنٛد فیس کَرُن تٔمِس اوس نہٕ تمَن دۄہَن پونٛسہٕ کِہیٖنۍ تہٕ پَتہٕ أنۍ تٔمۍ ہیوٚت تٔمۍ پنٛنِس مٲلِس ییٚمہِ وَجہ سۭتۍ تٔمِس واریاہ زیادٕ سَختی گےٚ گۄڈِکیٚن گۄڈِکیٚن دۄہَن لیکِن اِنشاء اللہ آز چھِ سُہ ہیٚکان مطلب آز ہیٚکہِ نہٕ سُہ پَکنٲیِتھ خبر کٔژَن گَرَن کیازِکہِ آز چھِ تٔمِس واریاہ اِنکَم کیٛازِکہِ گۄڈٕکٮ۪ن دۄہَن اوس تٔمِس واریاہ زیادٕ پرابلِم تٔمِس ٲس پونٛسَن ہٕنٛز پرابلِم تمہِ وَجہ سۭتۍ اوٚن تٔمۍ کۄکَر أنِن لَکٕٹۍ لَکٕٹۍ کۄکَر تہٕ ترٲیِن کوٚرُن تٕمَن واریاہ زیادٕ کِیَر کیازِکہِ سُہ چھُ تمَن سۭتۍ واریاہ زیادٕ کِیر کَران سُہ چھِ دَپان مےٚ چھِ نہٕ پاے پانہٕ پَتہ کِہیٖنۍ نہ چھُ اَسہِ لیکِن ییٚلہِ بہٕ تور چھَس گژھان کُنہِ کُنہِ ساتہٕ تہٕ سُہ چھِ مےٚ وَنان مےٚ چھِ پیٚوان یِمَن واریاہ زیادٕ محنت کَرٕنۍ اگر نہٕ بہٕ محنت کَرٕ یِم چھِ مَران یِم چھِ أڑۍ لٔنٛگۍ آسان یِمَن چھِ پیٚوان واریاہ زیادٕ حِفاظت کَرٕنۍ مطلب غذہ دیُن تریش دِنۍ گَرم کَرٕ مَطلب گَرمَس مَنٛز تھاوٕنۍ وَنٛدَس منٛز چھِ تِم پیٚوان گَرمَس مَنٛز تھاوٕنۍ کیٛازِکہِ اگر نہٕ تِمن گَرم آسو کِہیٖنۍ تِم چھِ ہٮ۪کان تمَن ڈٮ۪تھ گٔژھِتھ تم وَجہ سۭتۍ چھِ تٔمِس بِزنِس ہیکان لاس گٔژھِتھ لیکِن سُہ چھِ واریاہ محنت کَران اگر سُہ کُنہِ جایہِ کُنہِ ساتہٕ گَژھِ تہٕ مے بی کُنہِ ساتہٕ گژھِ سُہ کُنہِ جایہِ تٔمِس چھِ پَنٕنۍ یُس تٔمِس وایِف چھُ تہٕ سُہ چھِ تمَن کِیر کَران بیٚیہِ یُس تٔمِس بردَر چھُ سُہ چھِ تٕمَن کِیر کَران تمَن پوٗتٮ۪ن ییٚمہِ وَجہ سۭتۍ تم واریاہ بٔڑۍ چھِ پَتہٕ گَژھان تہٕ تم چھِ پَتہٕ کٕنان تم چھِ اِنشاء اللہ واریاہ کینٛہہ زینان تَتھ منٛز چھِ تمَن چھِ واریاہ فٲیدٕ یِوان سُہ چھِ وَنان یَنہٕ پٮ۪ٹھ مےٚ یہِ ترٛوو مےٚ کھُلیٛو واریاہ زیادٕ قٕسمَت کیٛازِکہِ مےٚ اوس نہٕ یوٗتاہ سوٗنٛچمُتے تہٕ مےٚ مِلیو واریاہ اَتھ منٛز فٲیدٕ لیکِن تہٕ اَکھ وقت اوس تٔمِس تٔمِس گوٚو تمہِ دۄہ واریاہ زیادٕ پرابلِم تمہِ وجہ سۭتۍ ٲس تٔمِس مطلب تَتھ تَتھ وَقتَس منٛز گوٚو تٔمِس واریاہ زیادٕ پرابلِم ییٚلہِ تٔمِس ڈیتھ گٔے کۄکرَن تمَن ٲس کیٛاہ تھانۍ بیمٲرۍ تہٕ تمہِ وجہ سۭتۍ گوٚو تٔمس تمہِ دۄہ واریاہ زیادٕ لاس مطلب اِنکَمَس منٛز تہٕ باقٕے چھِنہٕ مے زیادٕ پَے کِہیٖنۍ